یورٕ حظ چھِ واریاہ سپاٹ مطلب پہلگام چھُ بے تاب ویلی چھُ ژندَن وۄڈ چھُ آڈو چھُ کۄکَر ناگ چھُ اچھوَل چھُ ویر ناگ چھُ یِمَن جایَن سارِنٕے گژھنہٕ خٲطرٕ چھُ أکِس ٹوٗرِسٹس لَگہِ دُہُک خرچہِ لگ بگ ساس رۄپیہِ لگہٕ أمِس گاڑِ خرچہِ کیو باقٕے یور حظ چھُ یتھ کیاہ چھِ وَنان یتھ یتھ سایڈس حظ درگاہ بیتِرِ دۄدٕ پتھٕر بیٚیہِ حظ چھُ یورٕ چیشمٕے شٲہی یِمَن جایَن سارنٕے گژھنہٕ خٲطرٕ حظ چُھ أمِس اَکہِ دُہُک خرچہِ حظ لَگہِ أمِس ساس رۄپیہِ لگ بگ حظ گژھن أکِس ٹوٗرِسٹس آسٕنۍ لگ بگ وُہ ٹو ترٕٛہ ٹو ژدجی ساس تانۍ ہیٚکن أمِس یِمَن جایَن سارنٕے واتنہٕ خٲطرٕ گژھن أمِس وُہ ٹو ژدجی ساس تانۍ لَگن أمِس أکِس ٹورِسٹس گاڑِخرچہِ کیو کھیِن چٮ۪ن پہلگام حظ چھِ واریاہ خوٗبصوٗرت جاے تتہِ حظ چھُ واریاہ سَستہٕ مِلان یِمَن یِمَن جایَن تہِ میلہِ یِمَن واریاہ سَستہٕ لہازا کٔرِتھ گژھن أکِس ٹوٗرِسٹس آسٕنۍ لگ بگ ژدجی ساس تام یِمَن جایَن سارنٕے واتنہٕ خٲطرٕ